اَلسَلامُ علیکُم بہٕ حظ ٲسٕس نیشنَل کانفرٛیٚنسَس سۭتۍ پَکان اسہِ حظ ٲسۍ گاڑیٚن بَران اسہِ حظ ٲسۍ گاڑیٚن بَرَان پَتہٕ حظ ٲسۍ نعرٕ دی دی ہوٚٹۍ لَگان خۄشٕک حظ ٲسۍ گژھان پَتہٕ حظ ٲسۍ یورٕ نِوان بٲتلہِ منٛز ترٛیش سۭتۍ سۄ حظ ٲسۍ چیٚوان سۄ حظ ٲسۍ چیٚوان پَتہٕ حظ ٲسۍ خۄشٕک ہوٚٹۍ گژھان أسۍ حظ نِیِکھ شیر پارکہِ شہر پَتہٕ حظ گٔے کٲم تَتہِ حظ ٲسۍ واریاہ واریاہ لوٗکھ تَتہِ حظ ٲسۍ واریاہ واریاہ لوٗکھ ہۄپٲرۍ سَنتوٗر ہوٹلہٕ کِنۍ تَتہِ حظ ٲسۍ واریاہ واریاہ لوٗکھ تَتہِ حظ ٲس گُجِرۍ شیخ صٲب شیخ فاروق عبدُاللہ ہَس پَنٕنۍ گُجِرۍ تٔمِس حظ چھِ موج گُجِرۍ کوٗر پَتہٕ حظ ٲس تٔمِس پَنٕنۍ گُجِرۍ آمٕتۍ تِمَن حظ ٲس ڈول تہِ آسان سۭتۍ تِم حظ ٲس ڈول وایان دٔچھِنۍ تہِ حظ ٲس آسان کٔنٛڈۍ تار ترٛٲیِتھ کھۄوٕرۍ تہِ ٲس کٔنٛڈۍ تار ترٛٲیِتھ آسان اَگر نہٕ اِنسان یِتھ کٔنۍ پَکہِ ہا کٔنٛڈۍ تار حظ ٲس رَٹان سُہ حظ ٲس پَلوَن بَنٛد بَنٛد کَران پَتہٕ حظ اوس سٮ۪ٹھاہ خطرٕ باسان تہٕ اسہِ حظ اسہِ حظ اوس خطرٕ باران ییٚلہِ حظ تِم گُجِرۍ ڈول ٲسۍ وایان اسہِ حظ اوس خطرٕ باسان پَتہٕ حظ ٲسۍ أسۍ وارٕ وارٕ وارٕ نیٚبَر کُن نیران ووں نیران ٲسۍ نیٚبَر کُن پَتہٕ حظ ٲسۍ تَس سَنتوٗر ہوٹلَس منٛز اَژان چیٚوان ٲسۍ ترٛیش پَتہٕ حظ ہوٚٹۍ تانہِ لَگان نعرٕ دِوان مےٚ حظ ٲے زندگی منٛز سٮ۪ٹھاہ مُشکِل یِم زِ سٮ۪ٹھاہ مُشکِل یِم پَتہٕ حظ ٲسۍ تَتہِ گاڑیٚن بَرَان پَتہٕ حظ ٲسۍ واتٕناوان درگاہ درگاہ حظ ٲسۍ پَتھر وَسان پَتہٕ حظ ٲسۍ نَلکَن تَل ترٛیش چیٚوان أچھَن ہسا اوس اَنہِ گوٚٹ آسان